ییٚمہِ وِز تہِ میٛانہِ طرفہٕ غلطی چھِ گژھان گۄڈٕنیُکُے چیٖز گۄڈٕ چھُس بہٕ سونٛچان یہِ غلطی کِتھ کٔنۍ گٔے ٹھیٖک چھا تمہِ پَتہٕ چھِ کٲم گژھان تمہٕ پَتہٕ چھُس بہٕ اَتھ وُچھان تمہِ پَتہٕ چھُس کوٗشِش کَران یہِ غلطی اگر یہِ میٛانہِ دٔسۍ ٹھیٖک گژھِ یہِ غلطی گٔژھ ایٚمے وِزِ دوٗر گژھٕنۍ تاکہِ گَرِکٮ۪ن یا بیٚیہِ کٲنٛسہِ یَتھ یَتھ متعلق بہٕ کٲم آسہٕ کَران تِمَن گٔژھ نہٕ پاے لَگٕنۍ کِہیٖنۍ وۄنۍ اگر تِمَن پاے لٔج وۄنۍ یُس وۄنۍ بَنہِ یِژھ سُچویشَن تہٕ غلطی آے تِمَن اَتھِ تمہِ وِز چھُس بہٕ ایٚکسیٚپٹہٕ کَران آ مےٚ گٔے یہِ غلطی بہٕ کَرَن یہِ دوٗر پانہٕ امہِ پَتہٕ چھُس بہٕ اَتھ پٮ۪ٹھ کٲم کَران یہِ کٲم اگر کینٛہہ ٹاسٕک یا کٲم آسیٚکھ مےٚ دِژمٕژ یہِ کٲم چھُس بہٕ نَیہٕ سَر کَران سِٹاٹ مےٚ کَتٮ۪ن گٔے غلطی یعنی کہِ پوٗرٕ دھیانہٕ سان پوٗرٕ دھیانہٕ سان چھُس بہٕ یہِ کٲم کَران سۄ غلطی چھَنہٕ باردُ بار بار گژھان کِہیٖنۍ وۄنۍ اگر اِنسانَس غلطی گٔے تمہِ پَتہٕ چھُ یہِ غلطی یہِ سُچویشَن چھِ ییٚتہِ بَنان تہٕ کُنہِ جایہِ چھِ ایٚکسیٚپٹبٕل آسان کُنہِ جایہِ چھَنہٕ ایٚکسیٚپٹبٕل آسان یا کُنہِ جایہِ ہیٚکو بَرداش کٔرِتھ کُنہِ جایہِ ہیٚکو نہٕ برداش کٔرِتھ کِہیٖنۍ تمہِ وِز چھُ ساروِی کھۄتہٕ بوٚڑ چیٖز اِنسانَس گوٚژھ سونٛچ سَمٕجھ آسُن نہ اگر مےٚ یہِ غلطی گٔے یہِ کیٛازِ گٔے اِنسانَس یِم تہِ ییٚمہِ وِز تہِ کینٛہہ کٲم مِلہِ سُہ گوٚژھ اِنسان اَصٕل پٲٹھۍ سُہ سُہ سۄ سُچویشَن سَمجھِنۍ سۄ کٲم سَمجھِنۍ تیٚلہِ چھِ غلطی ہِنٛدۍ چانسٕز واریاہ کَم آسان وۄنۍ اگر اِنسانَس یہِ غلطی گٔے وۄنۍ یہِ ٹایم کِتھ کِنۍ کَڑَن بہٕ یہِ ٹاے یہِ مطلب اَتھ امہِ سُچویشَن منٛز کِتھ کٔنۍ نیرٕ بہٕ یہِ غلطی چھِ ایٚکسیٚپٹہٕ کَرٕنۍ تمہِ پَتہٕ چھُ یہِ ہیٚنٛڈٕل پںٛنہِ طٔریٖقہٕ کَرُن کہِ بہٕ کِتھ کٔنۍ ہیٚکَن یہِ کٲم نَیہِ سَر کٔرِتھ یہِ غلطی کِتھ کٔنۍ ہیٚکَن بہٕ دوٗر کٔرِتھ یہِ غلطی ہیٚکو نہٕ أسۍ دوٗر امہِ سۭتۍ کٔرِتھ اَسہِ چھِ پوٗرٕ دھیان تھَوُن کامہِ منٛز گۄڈٕ گوٚو أسۍ کَرو یہِ ایٚکسیٚپٹہٕ أسۍ ہیٚکو أسۍ ہیٚکو یہِ پنٛنِس کَلَس پٮ۪ٹھ نِتھ نہ میٛانہِ طرفہٕ گٔے غلطی وۄنۍ یہِ غلطی امہِ نِش چھِ دوٗر ژَلُن یہِ ایٚکس یہِ غلطی دوٗر کَرٕنۍ یہِ مِسٹیک ایٚکسیٚپٹہٕ کَرٕنۍ یہِ چھِ ساروِی کھۄتہٕ بوٚڑ چیٖز آسان اِنسانَس منٛز اگر یہِ ایٚکس اگر یہِ مِسٹیک ایٚکسیٚپٹہٕ أسۍ ہیٚکو یہِ غلطی ایٚکسیٚپٹہٕ أسۍ ہیٚکو کٔرِتھ تمہِ پَتہٕ تمہِ سۭتۍ چھَنہٕ پرٛابلِم گژھان کِہیٖنۍ اگر وۄنۍ اَکھ غلطی گٔے أکِس غلطی پٮ۪ٹھ چھُ پیٚوان واریاہ لَٹہِ اَپ بار بار اَپُز وَنُن اگر أسۍ اَکی لَٹہِ پوٚز وَنو تمہِ سۭتۍ گژھِ کٲم تمہِ سۭتۍ ہیٚکو أسۍ یہِ نٔو کٲم کٔرِتھ یِتھ کٔنۍ چھِ اِنسانَس پانہٕ ؤنۍ بروس روزان بیٚیہِ چھُنہٕ باقٕے آسان کینٛہہ